گۄڈٕنِچی کَتھ میٲنۍ فیورِٹ بُک ہسا چھِ میٲنۍ ہولی بُک یہِ ہسا چھِ مےٚ میٲنِس دِلَس واریاہ قریٖب تہٕ یہِ ہسا چھُس بہٕ یژھان بار بار پَڑھُن یہِ ہسا چھُ مےٚ لایفہِ ہُنٛد اَکھ ڈایریٚکشَن دِوان تہٕ یہِ ہسا چھِ میٲنۍ میوٗن گایِڈ یہِ ہسا چھِ الفُرقان یہِ ہسا چھِ مےٚ دَپان یہِ ہسا چھُ مےٚ ہاوان زِ رایِٹ کیاہ چھِ تہٕ رانٛگ کیاہ چھِ تہٕ بہٕ کِتھ پٲٹھۍ کَرٕ رایٹَس تہٕ رانٛگس منٛز فرق یہِ ہسا چھُ میٲنۍ مےٚ کِتھ پٲٹھۍ پَزِ اَکھ اصٕل زندگی گُزارٕنۍ سُہ تہِ ہسا چھُ مےٚ ہاوان تہٕ بٔڑ کَتھ زِ یہِ ہسا چھِ میٲنِس اللہ تعالٰی سٕنٛز رٔویٖل کٔرمٕژ کِتاب یٔمۍ ہسا بہٕ وٲقعٕے واریاہ اۭں واریاہ سٕٹَن تہٕ بیٚیہِ واریاہ خۄش تہٕ بیٚیہِ واریاہ اۭں شُکُر گُزار ہسا چھُنَس بنوومُت بہٕ ہسا چھُس نہٕ یژھان اَتھ پٮ۪ٹھ موٗوِی وُچھُن کانٛہہ تہِ کہیٖنۍ کیازِ کہِ یہِ ہسا چھِنہٕ میٲنٮ۪ن مذہبی فیٖلِنٛگَن سۭتۍ اِن لایِن کیٚنٛہہ مےٚ ہسا چھُ باقٕے تہِ واریاہ اصٕل بُک اۭں پسنٛد یِمَن منٛز ہسا تھِنٛکِنٛگ فاسٹ اینٛڈ سُلو ہسا چھِ بُک ڈینایِل کہِنمینَن لیٚچھمٕژ یہِ ہسا چھُس بہٕ یژھان پَرُن تہٕ بیٚیہِ بار بار پَران یہِ ہسا چھُ وٲقعٕے اَکھ یہِ ہسا چھِ سایِکالجی رِلیٹِڑ بُک سایِکالجی آف مٔنی رِلیٹِڑ چھِ یہِ بُک یہِ ہسا چھُ اِنسان کِتھ پٲٹھۍ چھُ بِہیو کران تَتھ متعلق بُک بیٚیہِ تہِ ہسا چھِ بیاکھ بُک ٹُویٚل روٗلٕز آف لایِف یِہ تہِ ہسا چھِ مےٚ واریاہ پسنٛد یہِ ہسا چھِ جارڈَن پِٹِرسَنن لیچھمٕژ اَتھ بُکہِ پٮ۪ٹھ ہسا چھُس بہٕ یژھان موٗوِی وُچھُن اتھ سُہ سُہ کَیٚریٚکٹَر یژھان وُچھُن یُس یِم سُہ یُس یٔمِس منٛز یِم سٲری کیاہ یِم ٹُوٗیٚل یِم کریٹِس چھِ یِم آسَن سٲری فَنٛکشِنَل سُہ ہسا چھُس بہٕ یژھان وٲقعٕے وُچھُن تہٕ بیٚیہِ یہِ ہسا چھِ وٲقعٕے اَکھ اِنٹَرٛسٹِنٛگ کِتاب اَتھ مَہ اَتھ پٮ۪ٹھ ہسا چھُس بہٕ یژھان تِتھٔے پٲٹھۍ موٗوِی وُچھُن یِتھ پٲٹھۍ سِپایڈَر مینَس پٮ۪ٹھ کانٛہہ موٗوِی چھِ بنیامٕژ یا کانٛہہ ماروَل سِٹوٗری چھِ بنایمُت سُہ اکھ ماروَل کَیٚریٚکٹَر یٔمِس منٛز یِم تمام کیٚریٚکٹر آسَن تہٕ بیٚیہِ ہسا آسہِ سُہ تہٕ بیٚیہِ ہسا آسہِ لوٗکَن مدد کران